أسۍ ہیٚکہون اکھ بُک کَمپٕلیٖٹ کٔرِتھ ٲں یہِ چھُ ڈِپیٚنٛڈ کران أکِس اِنسانَس کۭژاہ میٚموریَل میٚموری پاوَر چھُ آسان کانٛہہ اِنسان چھُ ہیٚکان ٲں أکِس دۄہَس منٛز اکھ بُک کَمپٕلیٖٹ کٔرِتھ کانٛہہ انسان چھُ ہیٚکان أکِس مَنتھَس منٛز اَکھ بُک کَمپٕلیٖٹ کرِتھ ییٚمِس یُتھ ٲں ٹایِم آسہِ سُہ چھُ دَپان بہٕ ہیٚکہٕ ییٖتِس کالَس اَکھ بُک کَمپٕلیٖٹ کٔرِتھ موسٹہٕ آف دَ ٹایمٕز یِم اِنٹٮیٚلِجیٚنٛٹ سِٹوٗڈنٛٹ چھِ آسَن تِم چھِ کران ٲں أکِس ٲں گھنٹَس منٛزٕے اَکھ بُک کَمپٕلیٖٹ کیٚنٛہہ سِٹوٗڈنٛٹ چھِ آسان تِم یِم یِمَن اکھ ریٚتھ چھُ أکِس بُکہِ کَمپٕلیٖٹ کرنَس منٛز ٹایم لَگان